اَگر أسۍ وُچھو فزکل اٮ۪کزرسایز تہٕ یوگاہٕچ ڈِفرنٛس یوگا تہِ چھِ اکھ فِزِکل اٮ۪کزرسایز مَگر یُس یوگا چھُ اَمہِ خٲطرٕ چھُ نہٕ اَسہِ کُنہِ ایکویٚپمنٹٕچ ضروٗرت کِہینۍ مطلب اَتھ منٛز ڈَبلز چھُ یا بیچ ویچ یِم چھِ نہٕ اسہِ اتھ منٛز تیٖتہ ضرورت کِہینۍ بیٚیہِ چھِ اَسہِ خاص بات یوگا چھِ یہِ کہِ یہِ چھ ہٮ۪کو أسۍ کُنہِ تہِ جایہِ کٔرِتھ کُنہِ تہِ ٹایمہٕ کٔرِتھ اتھ خٲطرٕ تہِ چھ نہٕ تیٖژہ جاے واے تہِ ضرورت کِہینۍ اَگر ژٕ کَم جاے چھےٚ ژٕ ہٮ۪کھ یہِ اتھ منٛز تہِ کٔرِتھ تریم چیٖز چھُ یُس یہِ زِ مطلب چٲنۍ باڈی چھِ رِلیکٕس کران چھِ ژےٚ یہِ چانہِ باڈی یا مینٹلی چھُی ژےٚ یہِ فٹ تھاوان ژےٚ زی کانٛہہ تہِ ٹیٚنشن وینٛشن سُیۍ ژےٚ چھی آیہِ تمہِ خٲطرٕ رِلیکٕس اَگر أسۍ و أتی فِزکل اٮ۪کزارسایزِ ہٕنٛز کَتھ کَرو فِزکل اٮ۪کزارسایز کیاہ چھِ یہِ چھِ مطلب اَتھ خٲطرٕ چھُ ژےٚ گۄڈٕنیٚتھٕے صروٗرت اِکوپمینٛٹٕس ڈَمبلٕز بینٛچ چھِ ویٹ یِم چھِ ژےٚ اَتھ خٲطرٕ ضرورت تہٕ یہِ چھُ بوٚڑ چیٖز چھُ بیٚیہِ ہٮ۪ککھ ژٕ اَمہِ سۭتۍ فِزکل اٮ۪کزارسایز چھِ امہِ سۭتۍ ہٮ۪ککھ ژٕ یُس چون ویٹ چھُ سُہ ہٮ۪ککھ ژٕ کَم کٔرِتھ فِزِکل اٮ۪کزارسایز سۭتۍ تہٕ بیٚیہِ چھِ یہِ مطلب ییٚمہِ ساتہٕ أسۍ فِزِیکل اٮ۪کزارسایز چھِ کران تَمہِ ساتہٕ چھِ سٲنۍ یۄس باڈی چھِ سۄ چھِ مطلب تھکان چھِ اَگر أسۍ یوگا چھِ کران تَتھ منٛز چھےٚ نہٕ سٲنۍ باڑی تھکان کِہینۍ یژھ اَسہِ اٮ۪کزارسایز سۭتۍ چھےٚ تھکان بیٚیہِ چھِ مطلب یِم ژےٚ باقٕے فار اٮ۪کزامپُل مَسٕل بلڑ اپ چھِ گژھان اَمہِ سۭتۍ فِزِیکل اٮ۪کزارسایزِ سۭتۍ یا چون فاراٮ۪کزامپُل باقٕے اَگر أسۍ وُچھو پاٹٕس واٹٕس چھِ تِم چھی ژےٚ بلڑٕ گژھان اَمہِ سۭتۍ